وعلیکُم السلام آ دُرُستہٕ فرمٲیتو أسۍ کِتھ کٔنۍ ہٮ۪کو تٕہٕنٛز خدمَت کٔرِتھ

اَچھا ٹھیٖک تُہۍ ؤنۍتو مےٚ جِناب تُہۍ کَتہِ پٮ۪ٹھ چھُو کَتھ کران ٹھیٖک تُہۍ ہٮ۪کوا مےٚ ؤنِتھ کہِ تۄہہِ کوٚت چھُو سٲلَس گژھُن آ چوٗنٛکہِ تۄہہِ کَمۍ دۄہ چھُو یہِ گٲڑۍ ضوٚرَتھ تاکہِ أسۍ ہٮ۪کو تۄہہِ گٲڑۍ پَنٕنۍ فرہَم کٔرِتھ چلو ٹھیٖک چھُ تہٕ کیٚنٛہہ چھُنہٕ پرواے جِناب تہٕ ییٚمہِ ساتہٕ تہِ تۄہہِ گٲڑۍ آسیو ضوٚرَتھ تہٕ تُہۍ کٔرۍتو مےٚ پَنُن اٮ۪ڈرَس مُکمَل اٮ۪ڈرَس کَنفٲرٕم کہِ گٲڑۍ کَتٮ۪ن گژھیو تۄہہِ آسٕنۍ آ چوٗنٛکہِ یُس زَن کِراے چھِ أسۍ چھِ ہٮ۪وان پرٛٮ۪تھ کِلوٗ میٖٹرَس وُہ رۄپیہِ ٹھیٖک چھا تہٕ تُہۍ چوٗنٛکہِ تۄہہِ چھو گُلمَرٕگ گژھُن تُہۍ ہٮ۪کوا مےٚ کَنفٲرٕم کٔرِتھ گۄڈٕنٮ۪تھ تۄہہِ کَتہِ پٮ۪ٹھ چھُو سَفَر کَرُن شہِ شروٗع ٹھیٖک چوٗنٛکہِ اگر أسۍ حساب لگاوو بَنٛڈٕ پورِ گُلشَن پارکہِ پٮ۪ٹھ گُلمَرٕگ تام چھِ اورٕ یورٕ اَلہٕ پَلہٕ ترٛےٚ ہَتھ کِلوٗ میٖٹر آس پاس سَمان ٹھیٖک چھا چوٗنٛکہِ پرٛٮ۪تھ کِلوٗ میٖٹرَس چھِ أسۍ وُہ رۄپیہِ ہٮ۪وان تہٕ اگر تُہۍ حساب کٔرِو یِم چھِ اَلہٕ پَلہٕ شےٚ ساس رۄپیہِ گژھان تہٕ مگر چوٗنٛکہِ تۄہہِ چھُو آز گۄڈنِچ لَٹہِ سٲنۍ سٔروِس نِنۍ تہٕ تۄہہِ اَمہِ خٲطرٕ چھُو تۄہہِ أسۍ اَکھ سٕپیشَل ڈِسکاوُنٛٹ پرٛوٚوایِڈ کران شیٚیَو ساسَو بَدلہٕ کَرو أسۍ تۄہہِ اَکھ ساس رۄپیہِ ڈِسکاوُنٛٹ تہٕ کُل چھو تۄہہِ خالی پانٛژھ ساس رۄپیہِ کِراے دِنۍ

تُہۍ روٗزِو بے فِکَر تۄہہِ چھُو میون نمبر تہٕ یہِ تھٲیِو میون نمبر نوٹ کٔرِتھ ٹھیٖک چھا تو بہٕ چھَسو تۄہہِ یہِ بروس دِوان کہِ سون ڈرٛیوَر سَتھ بَجاے آسہِ سُہ دوٗنہٕ سَتھٕے تہٕنٛد تٕہٕنٛدٕس سٕپاٹَس پٮ۪ٹھ پرٛاران ٹھیٖک چھا تو بہٕ کَرٕ وۄمید کہِ تُہُنٛد یہِ سَفَر یُس چھِ یہِ روزیو تۄہہِ واریاہ زیادٕ اَصٕل تہٕ بہتَر تہٕ سانہِ طرفہٕ ییٖنہٕ تۄہہِ کانٛہہ تہِ شِکایَت ٹھیٖک چھا تہٕ بہٕ کَرمو تۄہہِ یہِ کَنفٲم کہِ گٲڑۍ یُس تۄہہِ تَتٮ۪ن پرٛاران آسیو چوٗنٛکہِ تَتٮ۪ن آسَن واریاہ گاڑِ ٹھیٖک چھا یُس گٲڑۍ تۄہہِ خٲطرٕ آسہِ اٮ۪ویلیبٕل تَمیُک یُس نمبَر چھُ ٹھیٖک چھا سُہ چھِ جے کے وَن زیٖرو ٹوٗ فایِو ٹوٗ فایِو ٹھیٖک چھا یہِ نمبر تھاوو بہٕ تۄہہِ وَٹسیپ تہٕ کٔرِتھ تہٕ یُس تُہُنٛد ڈرٛیوَر صٲب یُس تۄہہِ یُس تُہٕنٛدۍ خٲطرٕ تَتَس موٗجوٗد آسہِ تٔمِس چھِ ناو غُلام حسن ٹھیٖک چھا تہٕ غلام حسن صٲب چھُ اَسہِ واریاہ زیادٕ بہتریٖن ڈرٛیوَر سُہ چھِ سون سیٖنِیَر ڈرٛیوَر تہِ تہٕ تٔمۍ سٕنٛدۍ کَنۍ چھِنہٕ اَسہِ زانٛہہ تہِ شِکایَت آمٕژ تہٕ بہٕ کَرٕ وۄمید کہِ سُہ واتنایو تۄہہِ صحیح سلامَت یورٕ ہورٕ تہٕ تُہۍ کٔرِو یہٕ پَنُن سَفر بَڈٕ مَزٕ سان اٮ۪نجاے پنٛنٮ۪ن گَرِکٮ۪ن بٲژَن سۭتۍ

آ سُہ چھِ بوٚڑ اَکھ کَنفٲرٕم یہِ ؤنٕو تۄہہِ ؤنِو تۄہہِ واریاہ زیادٕ اَصٕل کَتھ تُہۍ ؤنۍتو مےٚگۄڈٕ کٔرۍتو کَنفٲرٕم تُہۍ تۄہہِ کٔژَن بٲژَن چھُو سٲلَس گژھُن ٹھیٖک اَلہٕ پَلہٕ لگ بگ سَتَن ٲٹھَن نفرن ہٕنٛز چاے چھِ سانہِ گاڑِ منٛز آسان تہٕ سَتھ ٲٹھ نفر ہٮ۪کَن آرام سان سانہِ ٹٮ۪کسی منٛز اٮ۪ڈجَسٹ گٔژھِتھ تہٕ اَمہِ علاوٕ اگر تۄہہِ سامان آسیو کھیٚنہٕ چٮ۪نُک سامان آسہِ سۭتۍ تَمۍ خٲطرٕ تہٕ چھِ اَسہِ گاڑِ منٛزٕے جاے مَیَسَر آسان سُہ تہِ ہیٚکِو تُہۍ آرام سان تَتھ منٛز تھٲیِتھ تۄہہِ پیہو نہٕ بار تہِ پانَس سۭتۍ تُلُن کِہیٖنۍ گاڑِ منٛز تہٕ تُہۍ ہیٚکِو مزٕ سان سَفر سَفرُک لُطف تُلِتھ سُہ چھُ تۄہہِ پٮ۪ٹھ نِربَر روزان تُہۍ اگر دۄہ خٲطرٕ چھُو گٲڑۍ نِنۍ دۄہ خٲطرٕ ہٮ۪کو أسۍ پرٛوٚوایِڈ کٔرِتھ یا اگر زیادَس وقتَس خٲطرٕ چھو تۄہہِ گٲڑۍ نِنۍ زیادٕ وقتَس تام تہِ ہٮ۪کو أسۍ تۄہہِ گٲڑۍ پرٛوٚوایِڈ کٔرِتھ وۄنۍ گوٚو وٕنۍکٮ۪س أسۍ چھِ دۄہ حساب کِلوٗ میٖٹر ییٚمہِ حساب تۄہہِ اگر أسۍ وٕچھو تۄہہِ کۭتِہَن کِلوٗ میٖٹرَن ہُنٛد سَفر چھُ کَرُن تَمۍ حساب چھِ أسۍ أکِس دۄہَس خٲطرٕ خٲلی پانٛژھ ساس رۄپیہِ ہٮ۪وان ٹھیٖک چھا تہٕ اَمہِ علاو اگر تۄہہِ کیٚنٛہہ مطلب زیادٕ وَقتَس خٲطرٕ گٲڑۍ آسیو ضوٚرَتھ سُہ یی پَتہٕ کِلوٗ میٖٹر حساب کاوُنٛٹ کَرنہٕ ییٖژاہ کِلوٗ میٖٹر سٲنۍ گٲڑۍ کَڑِ تَمۍ کِلوٗ تیوٗتاہ تَمۍ حساب یی تۄہہِ پَتہٕ کِراے تہِ چارٕج کَرنہٕ باقی چھُنہٕ یہِ یہِ چھُنہٕ اَتھ پٮ۪ٹھ نِربَر روزان کِہیٖنۍ تُہۍ دۄہَس رٔٹۍوا دۄن دۄہَن رٔٹۍوا یا ترٛٮ۪ن دۄہَن رٔٹۍوا البَتہ ییٖژاہ کِلوٗ میٖٹر سٲنۍ گٲڑۍ کَڑِ تیٖتِہَن کِلوٗ میٖٹرن ہُنٛد چھُو تۄہہِ پَتہٕ پٮ۪وان کِراے اَسہِ تام جمع کَرُن وعلیکُم السلام